پنداہ اَگست کُنہٕ وُہ شیٚتھ سَتہٕ تٲجی اَتھ دۄہس پٮ۪ٹھ چھُ ہِندوستان آزاد گوٚومُت کُنہٕ وُہ شَتھ ترٕٛہ اَتھ دۄہس منٛز اَتھ ؤرۍ یس منٛز گوٚو ڈانڈی مارٕچ شَتوُہ جنؤری اَتھ دۄہس پٮ۪ٹھ بَنیو ہِنودستانُک آیٖن شُراہ شیٚتھ ٹوٚ اَکہٕ وُہ شیٚتھ بی سی اَتھ منٛز گوٚو پانی پتٕچ لڑٲے تہٕ بیٚیہِ چھُ کُنہٕ ترٕٛہ اَگست تہٕ یہِ چھُ میون زایہِ دوہ آسان